بہٕ چھُس بہٕ ہہ مےٚ چھُ زیادٕ اِنٹرٛسٹڈ چھُس بہٕ فُٹ با سپوٹسَس منٛز مےٚ چھُ بہٕ کَرٕ بہٕ لیکھٕ بہٕ ہٮ۪مہٕ تٔتھۍ تٔتھۍ بارے منٛز لیکھٕ بہٕ زیادٕ بہٕ کَرٕ تٔتھۍ منٛز پرٛٮ۪فَر لیکھُن تہٕ مےٚ چھِ بہٕ چھُس تَتھ منٛز اِنٹرٛسٹڈ بیٚیہِ چھُ مطلب یِم تہِ مے میچ چھِ گٔمٕتۍ پٕلیرٕز چھِ میچ یِم چھِ تِمَن ہِنٛز ہِسٹِرٛی ہٮ۪کہٕ بہٕ لیکھِتھ کیٛاہ گوٚو مطلب کیٛاہ اوس تَتہِ سورُے ہٮ۪کہٕ بہٕ سُہ لیٖکھِتھ سُہ چھُ مےٚ پَے بہٕ ہٮ۪کہٕ سُہ تَتھ بارے منٛز چھُ مےٚ جانکٲری بہٕ ہٮ۪کہٕ سُہ لیکھِتھ بہٕ چھُس اَتھ مےٚ چھُ اِنٹرٛسٹڈ بیٚیہِ کیٛاہ چھُ پٕلیر یِم چھِ آسان تِمَن ہٕنٛز بارے منٛز اِنفارمیشَن ہٮ۪کہٕ بہٕ لایف سٕٹایل چھُس آسان تِمَن ہِنٛدۍ پٔرسٕنَل یِم لایف تَتھ بارے منٛز ہٮ۪کہٕ بہٕ لیکھِتھ کیٛاہ چھُ اوس تِم پَل سورُے ہٮ۪کہٕ بہٕ لیکھِتھ مےٚ چھِ بیٚیہِ چھِ سوسایٹی منٛز کیٛاہ وَنہٕ بہٕ زیادٕ سوسایٹی منٛز چھُ آسان تیُتھُے ہیوٗ پرنَس سۭتۍ گوٚژھ آسُن سپوٹٕس تہِ تِکیٛازِ اَمہِ سپوٹٕس چھِ آسان سپوٹٕس چھِ تھاوان بِزی اَکھ چیٖزَس کُن بیٚیہِ چھِ یہِ روزٕ تھاوان پٕلے پٕلیر اِنسانَس چھِ تھاوان یہِ فِٹ تنٛدرُست چھِ تھاوان یہِ بیٚیہِ کیٛاہ چھُ آسان زیادٕ چھُ بیٚیہِ کَران زیادٕ چھِ آسان اِنٹرٛسٹڈ یِمنٕے سپوٹسَس کُنٕے بیٚیہِ چھِ بہٕ چھُس وَنان بہٕ چھُس وَنان یِہٕے پَڑٲے سۭتۍ گوٚژھ گژھُن سۭتۍ سۭتۍ گوٚژھ گژھُن سپوٹس تہِ تِکیٛازِ ہرکانٛہہ چھِ گِںٛدان مطلب یِم سپوٹٕس چھِ ییٚتہِ فُٹ بال چھُ کِرٛکٹ چھُ یِم واریاہ سپوٹٕس چھِ ییٚتہِ تِم مطلب ہرکُنہِ منٛز چھِ مطلب گوٚژھ کَرُن یہِ تِکیٛازِ یہِ چھِ آسان اِن مطلب اَتھ منٛز گوٚژھ ضٔروٗری اَمہِ سۭتۍ چھِ روزان بِزی ماینٛڈ چھِ روزان فِرٛی بیٚیہِ گژھان ٹٮ۪نشَن فِرٛی چھِ گژھان اَمہِ سۭتۍ بیٚیہِ زیادٕ کَران بہٕ وَنہٕ یِہٕے سوسایٹی منٛز وَنہٕ بہٕ اَمہِ بارے منٛزٕے زیادٕ کیٛاہ سپوٹٕس کہِ پَڑٲے سۭتۍ گٔژھ آسٕنۍ ضٔروٗ ضٔروٗری گوٚژھ آسُن سپوٹٕس تِکیٛازِ سپوٹٕس چھِ اَکھ یُتھ چیٖزا ییٚمہِ سۭتۍ چھِ ماینڈ روزان فِرٛی ٹٮ۪نشَن نہٕ کانٛہہ ٹٮ۪نشَن چھُ آسان اَصٕل بیٚیہِ چھِ کَران اَصٕل فیٖل فِٹ تنٛدرُست روزِ نفر یی مےٚ یہِ بہٕ وَنان چھُس بہٕ کَرٕ زیادٕ مےٚ چھُ زیادٕ اِنٹرٛسٹ سپوٹسٕے کُن بہٕ ہٮ۪کہٕ مطلب یہِ مےٚ ووٚن اوٚتام مےٚ چھُ تی بہٕ ہٮ۪کہٕ پٕلیرَن بارے منٛز ؤنِتھ کیٛاہ ہٮ۪کہٕ بہٕ بیٚیہِ سورُے بہٕ بہٕ دِمہٕ اگر مےٚ وَنَن تہِ بہٕ وَنہٕ سوسایٹی یِہٕے تہِ پَڑٲے سۭتۍ گٔژھ آسٕنۍ ضٔروٗری سپوٹٕس تہِ کیٛازِ یہِ چھِ اَکھ ضٔروٗری چیٖز یُس اِنسانَس خٲطرٕ چھِ آسان ہرکانٛہہ گوٚژھ ہرکینٛہہ چیٖز گوٚژھ کَرُن بہٕ چھُس وَنان یِہٕے یِہٕے کَرٕ ہا بہٕ سوسایٹی منٛز وَنہٕ بہٕ یِہٕے زیادٕ